بہٕ کَرٕ یِتھ پٲٹھۍ ڈِسکرٛایب اے ٹی ایٚم پٮ۪ٹھ پونٛسہٕ کَڑنُک پرٛوسیٖجَر أکِس اولڈٕ اِنسانَس أکِس بُزَرٕگ اِنسانَس زِ یِژ پھِر أسۍ اے ٹی اٮ۪مَس پٮ۪ٹھ وٲتۍ گۄڈٕ چھِ اَسہِ کاڈ ترٛاوَن کاڈَس خٲطرٕ چھِ اَکھ جاے آسان اے ٹی اٮ۪مَس منٛز تَتھ یژ پھِر اَسہِ کاڈ لَگوٚو کاڈُک اوٚپشَن چھِ یِوان اَسہِ لَنگویج زِ کۄس لینٛگویج کَرو أسۍ پرٛفَر تَتھ منٛز چھِ یِوان اِنگلِش ہِندی باقٕے پرٛیس لنٛگویج کٔر سِلٮ۪کٹ تِہ پَتہٕ چھِ یِوان ہاوان اَسہِ یہِ زِ تُہۍ کٔرو پَنٕںۍ پِن اٮ۪نٹَر یُس اے ٹی اٮ۪م کاڈَس پِن چھُ آسان سُہ چھِ پٮ۪وان اٮ۪نٹَر کَرٕنۍ یژ پھر اَسہِ اِن اے ٹی اٮ۪م پِن اٮ۪نٹَر کوٚر تیٚمہِ پَتہٕ چھِ یِوان اَسہِ اوٚپشَن حظ کیش وِدڈرٛا بٮ۪لَنٛس چَک باقٕے اوٚپشَن چھِ یِوان اَسہِ اگر أسۍ پٔنٛژہ ساسو کَم آسہِ یا دَہو ساسو کَم پونٛسہِ آسہِ کَڑُن أسۍ ہٮ۪کو وِد أسۍ ہٮ۪کو کیش اوٚپشَن چوٗز کٔرِتھ وَ اگر اَسہِ پٲنٛژو ساسو کَم آسَن مطلب پانٛژھ ہَتھ ساس زٕ ساس رۄپیہِ آسَن اَسہِ کَڑٕنۍ تیٚلہِ کَڑو تیٚلہِ کَرو أسۍ سیوٚدٕے وِدڈرٛا ییٚمہِ سۭتۍ أسۍ مٔنی اٮ۪ماوُنٛٹ ہٮ۪کو تَتھ دِتھ یَژ پھِر أسۍ وِدڈرٛا کوٚر پَتہٕ چھِ ہاوان اَسہِ سِلٮ۪کٹ دَ اٮ۪ماوُنٛٹ مطلب کوٗتاہ پونٛسہِ چھِ اَسہِ کَڑُن اے ٹی اٮ۪م مَنٛز اگر مےٚ آسن رۄپیَس پانٛژھ ہَتھ کَڑٕنۍ بہٕ کَرٕ سِلٮ۪کٹ فایو ہَنٛڈرَنٛڈ تِمہٕ پَتہٕ کَرٕ بہٕ سِلیکٹ سِلٮ۪کٹ پَتہٕ چھِ یِوان اَسہِ بیٛاکھ اوٚپشَن زِ تُہۍ چھُوَا رِسٮ۪پٹ ہٮ۪وان کَڑُن زٕ نہ اگر رِسٮ۪پٹ آسہِ ضروٗرَت تیٚلہِ دِمو أسۍ یَس اگر رِسٮ۪پٹ ضروٗرَت آسہِ کینٛہہ تیٚلہِ دِمو أسۍ نو یہِ چھِ اَکھ پرٛوٚسیٖجَر اے ٹی اٮ۪م پٮ۪ٹھ پونٛسہٕ کَڑنُک